بہٕ ٲسٕس أکِس کَمپنی مَنٛز کٲم کَران تَتہِ ٲسۍ مےٚ اَکھ وٮ۪س تہٕ أسۍ ٲسۍ مَطلَب وٮ۪س ٲسۍ نہٕ کِہیٖنۍ تہٕ سُہ بَنے مےٚ مَطلَب وٮ۪س تہٕ پَتہِ ٲسۍ أسۍ مَطلَب گۄڈنِکٮ۪ن دۄہَن مَطلَب واریاہ مَطلَب کَرَن یِم کٲم وٲم پَتہٕ کَران مَگَر یُتھے ٹایِم گزریو تہٕ اَسہِ گٔے واریاہ ڈِفِکَلٹی پانہٕ ؤنۍ تہٕ أسۍ ہیٚکۍ نہٕ پانہٕ ؤنۍ مَطلَب روٗزِتھ کِہیٖنۍ تہٕ تھوڑا اَنڈَرسٹینٛڈِنٛگ مَنٛز گٔے پرابلِم کٲم کَرنَس مَنٛز تہِ گٔے مَطلَب پرابلِم تہٕ اَسہِ کَرے مَطلَب پانہٕ ؤنۍ واریاہ ٹراے تہٕ کہِ مَطلَب أسۍ کَرَو یَکجاہ کٲم تہٕ مَگَر اَسہِ گوٚو نہٕ مَطلَب سُہ کِہیٖنۍ پَتہٕ کوٚر اَسہِ مَطلَب یہِ ڈِسایِڈ کہِ أسۍ کَرو مَطلَب اَلَگ اَلَگ مَطلَب کٲم کیازکہِ سُہ روزِ بہتَر سُہ تہِ کَرِ پَننِس کامہِ مَنٛز فوکَس تہٕ بٕتہِ کَرٕہا پَننہِ مَطلَب کامہِ مَنٛز مَطلَب فوکَس تہٕ پَتہٕ کوٚڈ مےٚ مَطلَب اَسہِ کوٚڈ پَتہٕ تَتھ یی سلوٗشَن کہِ أسۍ کَرَو مَطلَب پَتہٕ اَلَگ اَلَگ کٲم